یِم زَن زَنہِ چھِ ییٚتہِ ییٚتچہِ ییٚتہِ بہٕ روزان چھَس گاندَربَلَس منٛز یِم چھِ گژھان أکِس جایہِ جَمع پَتہٕ کیٛاہ چھِ کَران اَنان یِم مرژٕوانٛگَن اَنان ہۄکھناوان یِم چھِ یہِ مرژٕوانٛگَن چھِ نہ زَن یِم چھِ والان کُلیو پٮ۪ٹھ تھاوان پَتہٕ ہۄکھناونہٕ وۄزٕلۍ وۄزٕلۍ مرژٕوانٛگَن اَنان تُلان والان کُلٮ۪ن پٮ۪ٹھ تھاوان ہۄکھناونہٕ خٲطرٕ یُتھُے یِم ہۄکھان چھِ پَتہٕ چھِ یِم گژھان أکسٕے شے سارے زَنہِ جمع اَتہِ چھِ آسان اَکھ کَنٛز بیٚیہِ چھِ آسان مُہُل یِم چھِ تُلان تہٕ لگان اَکہِ اَکہِ کٔرِتھ تٔتھی منٛز دَگنہِ بیٚیہِ چھِ کَران یِم تیٖژ کَتھٕ تیٖژ کَتھٕ کہِ شُمارٕے چھِنہٕ یِم چھِ آسان سارنٕے ہُنٛد وَنان أمۍ کیٛاہ کوٚر ہُم کیٛاہ کوٚر غٲبَت کَران تٔتھۍ سۭتۍ سۭتۍ چھِ یِم زَن کَنٛز چھِ کَنٛزَس منٛز چھِ یِم تٔتھۍ سۭتۍ سۭتۍ مَرژٕوانٛگَن تہِ پیٖسان یُتھُے یِم مَرژٕوانٛگَن پیٖسان چھِ پَتہٕ چھِ یِم تھاوان أکِس ڈَبَس منٛز یِم بَںٛد پیک کٔرِتھ پٮ۪ٹھٕ چھِس یِم زَن اِیَر ٹایِٹ ڈَبہٕ چھِ آسان تٔتھۍ منٛز چھِ تھاوان یِم پیک کٔرِتھ یُتھُے یِم تِم پیک کوٚر تَمہِ پَتَن چھِ تِم وۄتھان تہٕ نِوان یہِ پَنُن پَنُن گَرٕ یُس زَن یہِ کَنٛز چھِ سُہ چھِ ییٚتہِ أکِس گَرٕسہٕ وٲلۍ سُنٛد یِم چھِ گژھان سٲلِم تَتہِ نَسٕے سارے زَنہِ جمع بیٚیہِ چھِ یِم آسان بٲتھ وَنان گٮ۪وان سورُے کینٛہہ کَران یِم زَن وۄزٕلۍ وۄزٕلۍ یِم چھِ یِم کیٛاہ چھِ کَران زَنہِ گۄڈٕ چھِ یِم ژاران اَتھ مںٛز یِم وۄزٕلۍ وۄزٕلۍ مرژٕوانٛگَن چھِ تِم چھِ کَڑان الگ یِم خراب چھِ آسان تِم چھِ کَڑان الگ سبٕز سبٕز چھِ کَڑان الگ پَتہٕ چھِ یہِ تُلان نِوان یِم وۄزٕلۍ مَرژٕوانٛگَن أکِس یَتھ منٛز ٹوٗکرِ منٛز تَتھ چھِ وَنان پھوٚت پھٔتِس منٛز نِوان تَتھ کنٛزَس نِشَن پَتہٕ چھِ لاگان تٔتۍ نَسٕے تٔمۍ موٚہَل سۭتۍ دَگُن سُہ موٚہَل چھِ آسان یُس زَن کَنٛز چھِ آسان سُہ چھِ آسان کَنہِ ہُںٛد سُہ چھِ آسان بوڈ کَنیوٗ پَل ہیوٗ آسان تَتھ چھِ آسان منٛزٕ باگ گوٚد پَتہٕ تٔتھی منٛز ترٛاوان تِم مرژٕوانٛگَن یُس زَن موٚہَل چھِ آسان سُہ چھِ آسان لٔک سُہ چھِ آسان لٔکرِ ہُنٛد تٔمی سۭتۍ چھِ ترٛاوان تِم دَب دَب دَب دَب دِوان گژھان تیٖتِس کالَس یِم زَن مرژٕوانٛگَن چھِ تِم چھِ گژھان لَۄکُٹ لَۄکُٹ چوٗر چھِ گژھان تِمَن